یوٚتَتھ تام مُتبرک کِتابَن ہُنٛد تعلق چھُ یِم أکِس مذہبس سۭتۍ چھِ تعلق تھاوان ییٚتیٚتھ کَرٕ بہٕ یہِ چیٖز واضح کہِ یُس دینِ اسلام چھُ ٲں دینِ اسلامَس مَنٛز تہِ چھِ پَننہِ یِمَن أسۍ وَنان چھِ سیٚکرِڈ ٹیٚکٕسٹہٕ یَتھ أسۍ قۅران چھِ وَنان اور قۅران چھُ قۅرانَس چھُ تعلق اِسلامَس سۭتۍ قۅران چھُ سُہ کَلام یُس خۅدا صٲبنہِ طرفہٕ چھُ پوٗرٕ اُمَتَس آمٕژ ہِدایَت دِنہٕ یُس پوٗرٕ اُمَتَس چھُ آمُت اِنَسٹرٛکشَن دِنہٕ تاکہِ تِم گُزارَن پَنٕنۍ زِندَگی اَتھ قۅرانَس تابع اور بُنیادی طور چھِ أسۍ وُچھان اِسلام یُس مذہب چھُ یُس دیٖن چھُ یُس نِظامِ حَیات چھُ أمِکۍ یِم پرٛایمری سورسِز چھِ یِم بُنیٲدی سورٕس یم چھِ تِم چھِ زِ چیٖز اَکھ گوٚو قۅران تہٕ بیٚیہٕ گوٚو حَدیٖث قۅرآن یُس نُسخہٕ اسہِ برٛونٛٹھ کٔنۍ آز موٗجوٗد چھُ أسۍ کَتھ چیٖزَس وَنان چھِ قۅران قۅران گوٚو ٲں یُس اسہِ برٛونٛٹھ کٔنۍ اَکھ کِتاب چھِ یۅس نٲزِل چھِ گٔمٕژ ٲخری پیغمبر حضرت محمد صلۍ اللہُ علیہِ وَسَلَمَن پٮ۪ٹھ اور أمیٛک گۄڈٕنیٛک سوٗرٕ سوٗرہ فاتحہ چھُ اور ٲخری سوٗرٕ سوٗرہ ناس چھُ یہِ چھِ بُنیٲدی سورٕس سٲنِس یُس یہ دینِ مذہب اسلام چھُ تَتھ یہِ قۅران اور اَتھ قۅرانَس اَنٛدر کیٛاہ چھُ یِم چھِ تٕرٛہَن پارَن ہنٛد ناو اَتھ چھِ تھٔٹی پارٹٕس یَِتھ وَنان چھِ أکِس پاٹَس چھِ وَنان چھِ پارہ گوٚو اَکہِ ٹوٹَل یِم قۅرانَس مَنٛز یِٔژ پارَن ہنٛد تعداد چھُ سُہ چھُ تٕرٛہ اور اَتھ أکِس أکِس أکِس أکِس یِمَن پارہَن مَنٛز چھِ مختلف مختلف سوٗرٕ ٹوٹَل یُس أسۍ وُچھو اَکھ ہتھ تہٕ ژۅدہ چھُ سوٗرَتَن ہُند تعداد قۅرانَس مَںٛز تہٕ یِم چیٖز قۅرانِ پاک یہِ چھُ پِرٛایمری سورٕسَن اور اَمے سۭتۍ چھُ اسلام کھڑا گویا اِسلامٕچۍ یۄس بُنیاد چھِ سۅ چھِ قۅران اور دوٚیِم چیٖز یُس مےٚ بَیان کوٚر سُہ گوٚو حَدیٖث حَدیٖث چھُ وَنان کہِ یۄس کانٛہہ کَتھاہ تہِ فَرمٲو حضرت محمد صلی اللہُ علیہ وَسَلَمُو یۅس تہِ کَتھ تِمو فَرمٲو اور بُنیادی طور چھِ وُنکیٚس اسہِ بروٚنٹھ کٔنۍ یِم سیٚکرِڈ ٹیٚکٕسٹٕس چھِ تِم چھِ اَکھ قۅرآن بیٚیہِ چھِ آحادیٖثِ مُبارکہ بیٚیہِ چھِ حدیٖث اور یِموٕے حَدیٖثَن مَنٛز چھِ مختلف ہِدایات مختلف گویا کہِ تعلیٖمات بَیان آمٕتۍ کَرنہِ یِم أکِس اِنسان سٕنٛدۍ زندگی مَنٛز چھِ سٮ۪ٹھاہ ضروری یِم أکِس اِنسان سٕنٛدۍ زِندَگی مَنٛز چھِ سٮ۪ٹھاہ ضروٗرَت تِمَن چیٖزَن ہِنٛز تاکہِ سُہ گَژھہِ کامیٲبی حٲصِل کَرُن یَتھ دُنیاہَس اَنٛدر تہِ اور آخرَت کِس دُنیاہس اَنٛدر تہِ اور یِموٕے کِتابو مَنٛز چھِ حَدیٖث چیٛو کِتابو مَنٛز چھِ اَکھ صحیٖح ٹوٹَل چھِ یِوان وَننہٕ کہِ شےٚ کِتابہٕ چھِ تِم ٲں یِم صحیٖح احادیٖث چھِ یِوان ماننہٕ قۅرآن پَتہٕ کیٛاز کہِ یہِ چھِ سیٚکرِڈ ٹیٚکٕسٹہٕ اور قۅران چھُ اور اَمہِ پَتہٕ یِم احادیٖثہِ مُبارکہ چھِ تِمو مَنٛز چھِ یِوان یمٔے شےٚ چیٖز یِمٔے شےٚ چیٖز چھِ یِوان تتھ مَنٛز بَیان کَرنہٕ تہٕ تَتھ مَنٛز چھُ گۄڈنیٛک یُس احادیٖثہِ مُبارکَن مَنٛز چھِ صحیح حَدیٖث سۅ چھِ بُخاری شَریٖف اور دوٚیِم چھِ مسلم شریٖف ترٛیٚیِم چھِ ترمذی شریٖف ژوٗرِم چھِ نَسایی شریٖف پٲنٛژِم چھِ ابنِ ماجہ اور شیٚیِم چھِ سُنَن اَبوٗ داوٗد گویا کہِ یِم شےٚ کِتابہٕ چھِ یِوان ماننہٕ معتبر قۅرانِ پاک پَتہٕ اور یِمنٕے کِتابَن انٛدر چھِ ساسَن مَنٛز اور لَچھَن مَنٛز احادیٖث بَیان آمٕتۍ کَرنہٕ اور یِم احادیٖث بَیان کَرنُک مقصد چھُ یی اور یِمَن ہِنٛز تعلیٖمات عام گَژھنٕچۍ مقصد چھُ یی کہِ اَکھ اِنسان گَژھہِ یَتھ دُنیاہَس اَنٛدر کامیاب گَژھُن تٔمِس گَژھہِ پاے لَگٕنۍ کہِ یَتھ دُنیاہَس مَنٛز کِتھ پٲٹھۍ چھِ مےٚ زِندَگی بَسَر کَرٕنۍ تٔمۍ سُنٛد صبح گَژھہِ آسُن یِمَن تابع تٔمۍ سُںٛد شام گَژھہِ آسُن یِمَن تابع تٔمی سُنٛد دۅہ گَژھہِ آسُن یِمن تابع تٔمۍ سٕنٛز رات گَژھہِ آسٕنۍ یِمَن تابع اور تٔمۍ سُنٛد وۄتھُن بیہون گَژھہِ آسُن یِمنٕے قۅرانِ پاک چیٚن آیاتَن تابع اور حَدیٖث مُبارکٔہَن تابع اور یُس انسان یِتھ پٲٹھۍ زِندگی بَسَر کَران چھُ گویا کہِ تٔمۍ سُنٛد عاقبت اور تٔمی سُنٛد ٲخرَت تہِ آسہِ تٔتھۍ اعتبارٕ گویا کہِ یُس اصٕل پٲٹھۍ یَتھ دُنیاہَس مَنٛز اللہ تعالیٰ سٕنٛدیٚن حُکمَن تابع قۅرانِ پاک چیٚن آیَتَن تابع اور احادیٖثہِ مُبارکہِ کیٚن یِمَن فَرمانَن تابع آسہِ زِندگی بَسَرآسہِ کَران آخرَتَس مَنٛز لَبہِ سُہ تی سۅے کامیٲبی اور تٔمۍ سُنٛد نامٔے اعمال یی دٔچھنِس اَتھَس مَنٛز دِنہٕ اور سُہ گَژھہِ یَتھ دُنیاہَس اَنٛدر تہِ کامیاب اور مَرنہٕ پَتہٕ یۄس زندگی چھِ سُہ گَژھہِ تَتھ مَنٛز تہِ کامیاب